وعلیکُم اسلام رییٖس صٲب اہن حظ بہٕ چھُس گژھان واریاہن جاین حظ یِمَن وٕچھنہِ اگر تۄہہِ بہٕ کَتھ ونہَو بہٕ کٔمَن جایَن چھُس وُنیِس تام آمُت پھیٖرتھ یتھ منٛز بہٕ دہلی چھُس گوٚمُت چندی گڑ چھُس گوٚمُت یو پی چھُس گوٚمُت کیریلا چھُس گوٚومُت اگر بہٕ وۄنۍ تہزیٖبٕچ کتھ کرٕ ہر سایڈ چھُ تہزیب الگ ایز کٔشیٖر کھۄتہ کٔشیر منٛز چھُ اکھ تہزیب اورٕ چھُ بیٚاکھ تہزیب اگر ٲسۍ پلون ہنٛز کتھ کرو ییٚتہِ چھِ اسۍ ونٛدٕ یِوان أسۍ چھِ لاگان پھیٚرن یُس اسہِ تہزیب پنُن چھُ تِم تِم چھِنہٕ اورٕ تم تمہِ حساب پلو لاگان کینٛہہ اگر أسۍ باقٕٮ۪ن کھٮ۪ن چٮ۪نٕچ کتھ کرو أسۍ چھِ یورٕ کٔشیٖر منٛز زیادٕ تر بتے کھٮ۪وان تم چھِنہٕ تور تہِ تمہِ حساب کھٮ۪وان کینٛہہ اگر أسۍ یا تہوارن ہنٛز کتھ کرو تورٕ چھِ الگ تہوار مناوان یورٕ چھِ أسۍ الگ تہوار مناوان باقٕے اگر أسۍ موسمٕچ کتھ کرو تتہِ ہندوستان کٮ۪ن باقِیَن یِمن منٛز چھُ رِیاستن منٛز چھُ الگ موسم کٔشیٖر منٛز چھُ اسہِ واریاہ الگ موسم آسان